اَکھ لَچھ ترٛوَنٛزہ ساس شیٚے ہتھ تہٕ پنٛژہ زٕ لَچھ شیٹھ ساس ترٛےٚ لَچھ ژور ساس پانٛژھ ہتھ تہٕ دَہ رۄپیہِ پانٛژھ لَچھ شُستتھ ساس ٲٹھ شیٚتھ اَرٕشيتھ رۄپیہِ نو لَچھ نَمنَمَتھ ساس نو شیٚتھ نو رۄپیہِ